مکان کہ اَژوُن وِزی یہِ آب چھَکنُک یُس زَن وَجہہ چھُ سُہ نہ سَا چھُنہٕ اَصٕل پٲٹھۍ پَتہ کینٛہہ البتہ وَننہٕ چھِ یِوان زِ پٔتمیٚو سٔدیو پٮ۪ٹھ یا سانیو پرٛانیٚو ہَسا چھُ یی کوٚرمُت اَمِہ سۭتۍ چھِ سٲنۍ مکان روزان سیف تہٕ أسۍ تہِ ہَسا چھِ یِہَے طٔریٖقہٕ اَپناوان